ہیلو اَسَلامُ علیکُم سٔمیٖر صٲب چھو حظ تَویرا وول حضرت اَسہِ حظ اوس تُہُنٛد اَسہِ حظ اوس تُہُنٛد سۄ جُنید صٲب اَسہِ حظ تُہُنٛد حظ یہِ گٲڑۍ ضروٗرت حظ پَگہہ اَسہِ اوس پَگہہ جِناب یہِ گَرِکٮ۪ن سۭتۍ نا پِکنِک گژھُن تہٕ وۄنۍ روٚٹ مےٚ یِتھ پٲٹھۍ تُہُنٛد نمبر دوٚپ پھَلٲنِس چھِ یِتھ پٲٹھۍ تَویرا تہٕ مےٚ دوٚپ وۄنۍ کَرو تۄہہِ سۭتۍ تۄہہِ کَرٕہو ٹیلی فون تۄہہِ وَنہٕ ہو بہٕ کیٛاہ ریٹا چھِ گژھان بیٚیہِ چھُوا تُہۍ صُبحن ییٚلہٕ ریٹ اَسہِ چھِ گژھُن چھُنہٕ گژھُن زیادٕ دوٗر کینٛہہ اَسہِ چھِ گژھُن پَہَلگام تانۍ أسۍ یِمَو واپسٕے اَوا اَوا

أسۍ چھِ تقریٖبن مٲنۍ تو تُہۍ زٕ گٔیے ژور أسۍ چھِ تقریٖبن شےٚ سَوارِ آ شےٚ سَتھ تَتھ منٛز یِمو أسۍ شےٚ سَتھ آرام سان تی حظ چلو گوٚو تَتھ منٛز یِمو آرام سانٕے أسۍ شےٚ سَتھ

نہ نہ نہ تۄہہِ چھو وٕچھِ أسۍ کَرو فُل اَسہِ سَوارِ وَوارِ تۄہہِ چھُنہٕ رُکُن کِہیٖنۍ أسۍ وَنہو تۄہہِ کٕمَن کٕمَن جایَن چھُ رُکُن تُہۍ اَوا اَسہِ چھِ فُل گٲڑی ضروٗرت اَسہِ اَسہِ چھُ پَتہٕ گژھُن وارِیہَن جایَن تہٕ مگر ٹایم لَگِوٕ أسۍ یِمو تورٕ ژیٖرۍ واریاہ ژیٖرۍ اَسہِ چھُ گژھُن تپٲری بیتاب ویلی تپٲری چھُ گژھُن چَندَنواری بوٗزوا تَتہِ پٮ۪ٹھٕ اگر تۄہہِ اَسہِ چھِ گژھُن یِمٕے یِمنٕے دۄن ژۄن جایَن اَپٲری مگر حضرت ٹایم لَگِوٕ ژیٖرۍ چھُ اَسہِ یُن بیٚیہِ ؤنۍ تو مےٚ یہِ گٲڑۍ چھُو تہٕ پَکناوان لوٚت لوٚت چھو پَیی یہِ چھُ گَرُک مَسلہٕ اَتہِ چھِ گَرٕکۍ بٲژ یِم چھِ کھوژان نا فیملی چھِ سۭتۍ تہٕ اَوا گٲڑۍ گَژھِ آسٕنۍ ٹھیٖک ٹھاکھ اَصٕل پٲٹھۍ بیٚیہِ چھِ پَکناوٕنۍ لوٚت لوٚت لَگَس اگر ٹایمٕے لَگہِ تہٕ آ تی چھُس بہٕ تہِ دَپَان تِکیٛازِ یہِ چھِ گَرِ کھوژَان آسَان میٛٲنۍ چھَنہٕ فَرَق کھوٗژنَن آ شُکریہ جِناب تہٕ تیٚلہِ کٔژِ بَجہِ یِیِو تُہۍ صُبحن أسۍ چھُ تۄہہِ پیاران سُلے چھُ تیٚلہِ یُن أسۍ چھِ سُلے نیرنُک اَسہِ چھُ سُلے نیرنُک اِرادٕ یِتھ پٲٹھۍ تہٕ تُہۍ ؤنۍ تو وۄنۍ تیٚلہِ یی وَ سَتہِ بَجہِ صُبحن سَتھ ٲٹھ بَجے سَتھ ٲٹھ بجے نیرَو أسۍ اَسہِ لگہِ ییٚتہِ تہِ تھوڑا ٹایمٕے سَتھ ٲٹھ بَجے نیرَو أسۍ تُہۍ ییی زیو سَتھ ٲٹھ بجے

بہٕ کَرو تۄہہِ تیٚلہِ تۄہہِ ٹرٛانَسفَر تُہٕنٛدِس ایکاوُنٛٹ تُہۍ سوٗزِو مےٚ ایکاوُنٛٹ نمبر ٹھیٖک چھا حظ آ مگر لَگَس تورٕ لَگِوٕ اَسہِ واریاہ ٹایم تورٕ یِمو أسۍ ژیٖرۍ تھو مےٚ ؤنِتھ پَتہٕ گٔژھِو صُبحن پرٛابلِم گژھٕنۍ کانٛہہ پَتہٕ چھِ ڈرایوَر دَپَان ہے پٔکوٕ جلدی یِیِو جلدی ژیر ہَسا گوٚو کیٛاہ چھُ یہِ سُہ آ فٔرسَت سان نیرو أسۍ فٔرسَت سان بیٚہمو أسۍ تہٕ صُبحن ییی زیو اَسہِ ضروٗری یہِ نا حظ دونکہٕ گژھِ صُبحن ییی زیو ٹایمَس پٮ۪ٹھ کیٛازِ تِکیٛازِ أسۍ تھاوَو تَیٲری وَیٲری کٔرِتھ پَتہٕ یِنہٕ تُہۍ دونکھہٕ دِیِو تیٚلہِ ییی زیو صُبحن ضروٗری آ تھٲیِو تُہۍ مےٚ ایکاوُنٛٹ نمبر دِتھ تہٕ بہٕ ترٛاوَو تۄہہِ ایڈوانٕس کینٛہہ اَتھ چلو شُکریا جِناب شُکریا چلو شُکریا